وعلیکُم السَلام چھُو حظ ٹھیٖک اَصٕل پٲٹھۍ چھُو تُہۍ ہے اووُے نہٕ پَتہٕ تۄہے وَنیوُ مےٚ مےٚ اوس دیُتمُت نظر أکِس جایہِ پیٹٮ۪س زٕ ترٛےٚ ساس چھِ بَنان

ژور ہَتھ تام پیٚیہِ اَسہِ پیٖٹۍ تہٕ اَسہِ چھِ نٮ۪برِمِس باپٲرِس سۭتۍ کَتھ کٔرمٕژ آ ژور ہَتھ تام پے پیٖٹۍ تہٕ پَتہٕ وٕچھو کیٛاہ یی خرچات وَرچات اگر مارکیٹ ٹھیٖک روٗد تہٕ تَتھ یی اَصٕل ریٹ تَتھ بَچَن اگر پیٹٮ۪س زٕ ژور ساس چھِ اَسہِ چھِ یِوان گۄڈٕنٮ۪تھ پیٹٮ۪س زٕ ژور دَہ بَہہ لَچھ رۄپیہِ ترٛےٚ ساس رۄپ مےٚ چھِ ہیوٚتمُت دۄن ترٛٮ۪ن جایَن دیُت مےٚ نظر تَتھ چھِ پیٖٹہِ ساس ساس نیران تقریٖباً اٮ۪مرِکَن زیادٕ

مطلب ضوٚرَتھ چھَنہٕ وٕنہِ کینٛہہ اَتھ چھِ نفرٕے لیبَر لاگٕنۍ بَس وٕنہِ ووت نہ تیٲری تَتھ تہٕ اَتھ چھِ تھوڑا نفری وفری تھاوٕنۍ گۄڈنٮ۪تھٕے اٮ۪ڈوانٕس تِمَن دِتھ یِم لیبَر لَگَن اَتھ بَرایہِ وٲلۍ اُترایہِ وٲلۍ تہٕ بیٚیہِ چھِ تھوڑا باردان تہٕ اَنُن ہاں جی اَسہِ یِن گۄڈنٮ۪تھ پیٹٮ۪س پیٹٮ۪س ژور ساس یِن اَسہِ گۄڈٕنٮ۪تھٕے رۄپیَس اٮ۪راوُنٛڈ شُراہ وُہ لَچھ رۄپیہِ تہٕ بیٚیہِ یی پٮ۪ٹھٕ اَتھ پَتہٕ خرچہِ تقریٖباً رۄپیَس پانٛژھ لَچھ یِن اَتھ بیٚیہِ پٮ۪ٹھ خَرچہِ بار دانہِ مٔزوٗرۍ ؤزوٗرۍ زیادَے پانٛژھ شےٚ لَچھ تھٲیِو تہٕ گٔے شَتہٕ وُہ لَچھ اگر وۄنۍ پیٹٮ۪س ژورَن ساسَن یِن اگر وۄنۍ پیٹٮ۪س ژورَن ساسَن یی اَسہِ رۄپیَس ٲٹھ ٲٹھ شَتھ سُہ کوٗتاہ گوٚو تِم گٔے تقریٖباً دۄیہِ تٕرٛہ لَہ دۄیہِ تٕرٛہ پانٛژھ تٕرٛہ لَچھ رۄپیہِ گوٚو رۄپیَس پانٛژھ شےٚ لَچھ ہٮ۪کَن بٔچِتھ پَتہٕ اگر اٮ۪وریج یی اَتھ ٲٹھ شَتھ تہٕ یی ٲٹھ شَتھ رۄپیہِ اگر پٔر بۄکٕس یی ٹھیٖک محنت چھِ تھوڑا کَرٕنۍ لیبَر ویبَر سٲلِم خرچہِ وٲلِتھ یی اَتھ تقریٖباً یوٗت

صحیح أمِس سۭتۍ ہے کٔر کَتھ یہِ چھِ دَپان اٮ۪گریٖمےٚ اَتھ چھِ پٮ۪وان یِمَن سۭتۍ اٮ۪گریٖمٮ۪نٛٹ کَرُن ساین اگر أمۍ رۄپیَس وُہ لَچھ دِنۍ نہ اَسہِ اٮ۪ڈوانٕس یِمَن چھِ ترٛاوُن تٕرٛہَن لَچھَن مال آ یہِ دی پونٛسہٕ دی یہِ پونٛسَن ہٕنٛز پریشٲنی چھَنہٕ کٕہۭنۍ تہٕ یہِ دی پونٛسہٕ اَصٕل پٲٹھۍ پنٛنہِ پانسٕے چھِ اَسہِ تھوڑا محنت وحنت کَرٕنۍ اِنشاء اللہ اِنشاء آ گاڑے چھِ گاڑِ چھےٚ گاڑِ گژھَن اوٗرۍ کِراے تہٕ وٕچھو پَتہٕ کیٛاہ روزِ مار ییٚمہِ حِساب گاڑِ گژھن زیادٕ فٕلور وٲتۍ تَمہِ حِساب چھِ کِراے روزان اَصٕل ییٚلہِ مال ڈوٚکیٛاو یورٕ پَتہٕ چھِ یہِ کِراے گژھان کَم سُہ چھِ وۄنۍ ڈِپٮ۪نٛڈ کَران کَمہِ آیہِ روزِ پَتہٕ ٹرٛانَسپوٹ سِسٹَم اِنشاء اللہُ رحمٰن وٕچھو سٲنۍ یِم خۄدا صٲب کَرِ رُتُے اَدٕ سا